مےٚ حظ ہیژاو تَتہِ دُکان دارس فیروزس مےٚ کَف سامان مگر سُہ حظ دَراو نہٕ اوٚر اوٚر کِہیٖںی یہ کے کریمہٕ حظ ہیژے مس اَکھ حظ ہیژے مس یہِ ہَہ یہِ بِلیٖچنگ ہیژامس مےٚ حظ کٔر سُہ بُتھِس تَمہِ حظ زول مےٚ بُتھ تہٕ مگر پتہٕ گٔے کٲم پتہٕ حظ ہیژامس تِم باقی باقی کریمہٕ لِپسٹک کیٛاہ حظ یٖژامس سَہ تہٕ حظ چھَنہٕ ؤسِتھ دِژمٕژ مگر مےٚ نَہ حظ چھِنہٕ پاے یہِ نیرِ یُتھ بے ایمان یہِ دُکان دار مےٚ حظ ہیژے مس وارِیاہ وارِیاہ کیریمہٕ تِم تہِ حظ دَرایہِ وارِیاہ تِم تہِ حظ دَراے وارِیاہ خَراب تِمو حظ کوٚر مےٚ بُتھ خراب تِم مٔتِتھ حظ اوس اِنسان منٛدچھان تِم مٔتتھ حظ اوس یہِ منٛدچھان مےٚ حظ آسہٕ وٮ۪سہٕ یِوان تِم ٲسۍ دَپان اَسہِ تہِ دِتہٕ أڈۍ مٮ۪کَف مٮ۪کَف رَژھ ییٚلہِ حظ تِم چھِ آزکَل یِوان تہٕ کَران تِم تہِ تِمن تہِ حظ اوس سُہ بُتھ خَراب کَران تِمن تہِ حظ اوس سُہ بُتھ زالان بیٚیہِ حظ کٔرٕنۍ کٲم نَم پٲلِش تہِ حظ ہیژے مس سۄ تہِ حظ ٲسۍ وارِیاہ وارِیاہ خراب سَہ تہِ حظ ٲسۍ وارِیاہ نَم کَران خراب پَتہٕ حظ ٲسۍ پَتہٕ حظ ہیژے مس اَتھن خٲطر مٲنزِ مٲنزِ ٹیوٗپ مگر سُہ تہِ حظ اوس وارِیاہ ؤس ؤسِتھ یُتھٕے ہَسا اَتھن ٲسۍ لاگان تُتھٕے حظ ٲسۍ سَہ مٲنٛز وَ مٲنٛز وۄتھان مگر أمِس أمِس حظ چھِ ؤسِتھ یِم سامان آسان یِمن چیٖزن منٛز حظ چھِ وارِیاہ وارِیاہ مِلاوَٹھ یِوان مگر آز حظ چھِ سٲری دُکان دار بے ایمان یِم نَہ چھِنہٕ تھاوان اَصل اَصل چیٖز کِہیٖنۍ یِم نَہ حظ چھِنہٕ تھاوان صاف صاف چیٖز کِہیٖنۍ مگر مےٚ نَہ حظ چھَنہٕ پتٕہیے مےٚ نَہ حظ چھَنہٕ پایی فیروز چھُ یُتھ دُکان دار یہِ چھُ یُتھ دُکان دار جالساز مگر غریٖبن سۭتۍ حظ چھِ یہِ وارِیاہ دۄکھہٕ کَران یہِ چھُنہٕ اَصٕل اَصٕل آیٹم تھاوان مگر اَسہِ کیٚاہ حظ کَرِ یہِ یہِ حظ چھُ پَنُن بَپار کَران بَپار خراب کَران اگر پرٮ۪تھ کانٛہہ دُکان دارس صاف صاف چیٖز آسہِ اِنسان چھُ پریتھ کانٛہہ خٔری دار چھُ تٔمِس نِش گَژھان لہزا کٔرِتھ أمہِ چھِ وارِیاہ وارِیاہ یہِ مٮ۪کف سَمان خراب اوٚنمُت یہِ حظ چھُ وارِیاہ وارِیاہ بُتھ کَران خراب کَلُک تیٖل حظ چھُ أمۍ مےٚ حظ اوٚن کَلُک تیٖل تہِ أمِس نِش مےٚ حظ دُیت سُہ مَسس